لوکَل ٹرٛانَسپوٹیشَن چھِ یِہوٚے زِ ٹوٗرِسٹ چھِ کَران ییٚتہِ یوٗز کَشمیٖرَس منٛز بَسہٕ آٹوٗ رِکشا یِہوٚے چھِ تِم ییٚتہِ یوٗز کَران بَسٕز تہِ چھِ تِم یوٗز کَران ٹرٛینہٕ تہِ ٹیکسی تہِ